آ مےٚ چھِ جاناوار پالٕنۍ واریاہ پَسنٛد اَسہِ گَرَس منٛز واریاہ پالتو جاناوار مثلن کۄکَر چھِ اَسہِ گَرِ اَسہِ چھِ کٔٹ اَکھ گَرِ تہٕ اَسہِ چھِ بیٛٲر اَکھ گَرِ بہٕ چھس یِمَن سارنٕے لول بَران تہٕ مےٚ چھِ تِم واریاہ زیادٕ خۄش کَران بہٕ چھس صُبحٲے ؤتِتھ کۄکرَن پھَل ترٛاوان کَچہِ گاسہٕ ترٛاوان تہٕ بیٛارِ دۄد دِوان یِم چھِ آسان واریاہ زیادٕ اَصٕل یِم چھِ اِنسانَس سۭتۍ یِمَن لَگاو گٔژھِتھ یِم چھِ اِنسانَس واریاہ محبت کَران ییٚلہِ اِنسان یِمَن یورٕ لول بَرِ یِم چھِ اورٕ تہِ واپَس لول بَران گَرَس منٛز پالتو جاناوار آسنہٕ سۭتۍ چھِ واریاہ فٲیدٕ مثلن اگر اَسہِ چھِ کۄکَر رٔچھۍ مٕتۍ تِم چھِ اَسہِ وقتَس ماز تہِ دِوان ٹھوٗل تہِ دِوان تہٕ نٔے نٔے پوٗتۍ کٔڑِتھ بیٚیہِ سون وۄپداو بَڑاوان کٔٹ چھِ اَسہِ دۄد دِوان ییٚمہِ سۭتۍ أسۍ پَنٕںۍ گَریلوٗ ضروٗریات پوٗرٕ چھِ کَران تہٕ بیٛٲر چھِ سانٮ۪ن کۄکَرَن آسان رٲچھ بِہِتھ تاکہِ کانٛہہ پٔرِنٛدٕ ما کَرِ تِمَن حملہٕ بیٚیہِ چھس سۄ آسان بِہِتھ نٮ۪برٕکَنہِ کانٛہہ وۄپَر یا کانٛہہ ژوٗر ما ای تہٕ سُہ چھِ تُلان شور وقتہٕ وِز چھِ یِم سٲری اَسہِ بکار یِوان امہِ کِنۍ چھِ مےٚ یِم پالتو جاناوار رَچھِنۍ بےحد پَسنٛد